مےٚ کٔر اوترٕ تۄہہِ نِش اَکھ ہینٛڈ بیگ آرڈَر یہِ ہینٛڈ بیگ اوس گۄڈٕتھٕے اوس اَتھ یُس اَتھ قۭمَتھ اوس اَتھ ہینٛڈ بیگَس یہِ اوس واریاہ زیادٕ امۍ ہینٛڈ بیگُک قۭمتہٕ حِساب سوٗنٛچ مےٚ چلو کینٛہہ چھِنہٕ بہٕ اَنہٕ یہِ مے بی یہِ اوس اَصٕل تِکیٛازِ ییٚلہِ مےٚ یہِ آنلاین یہِ پرٛوڈَکٹ وٕچھ یہِ اوس واریاہ اَصٕل پرٛوڈَکٹ اَتھ اوس کَلَر تہِ اَصٕل ہاوان اَتھ اوس رنٛگ تہِ اَصٕل ہاوان اَتھ اوس سورُے کینٛہہ اَصٕل ہاوان اَتھ منٛز اوس نہٕ کانٛہہ ہَے تہِ یُتھ کانٛہہ چیٖز مے ییٚمہِ سۭتۍ مےٚ باسِہے کہِ یہِ ہینٛڈ بیگ گژھِ نہٕ بہٕ آرڈَر کَرٕنۍ کِہیٖنۍ تمہِ پَتہٕ ییٚلہِ یہِ آرڈَر ووت گۄڈٮ۪تھٕے ووت یہِ پانٛژھ دۄہ برونٛہہ پانٛژھ دۄہ لیٹ یہِ آرڈَر ییٚلہِ زَن تہِ مےٚ اوس امہِ آڈرٕچ واریاہ أرجَنسی ییٚلہِ نہٕ یہِ آرڈَر ووت کِہیٖنۍ پَتہٕ ییٚلہِ یہِ پانٛژھ دۄہ لیٹ یہِ آرڈَر ووت اَتھ آڈرَس منٛز یُس مےٚ ہینٛڈ بیگ اوٚنمُت اوس یہِ اوس نہٕ تمہِ رنٛگُک کینٛہہ ییٚمہِ رنٛگُک مےٚ اوٚنمُت اوس ییٚمہِ رنٛگُک مےٚ آرڈَر کوٚرمُت اوس نہ ٲس امیُک کالٕٹی تیٖژاہ اَصٕل یہِ کالٕٹی ٲس واریاہ خراب دۄن دۄہَن لگاونہٕ بعد یِم تہِ اَتھ پٮ۪ٹھ یِم چمک ومک لگٲیِتھ ٲسۍ تٕم گٔے سٲری ؤتھۍ تَتھ یہِ ہیٚکۍ چِس بہٕ صرف دۄن دۄہَن استعمال کٔرِتھ واریاہ گھٹیا پرٛوڈَکٹہٕ واریاہ گھٹیا پرٛوڈَکٹہٕ واریاہ گھٹیا پرٛوڈَکٹہٕ بہٕ چھَس یَژھان کہِ ساروِی سٲری گژھن زانٕنۍ کہِ یہِ پرٛوڈَکٹہٕ چھِنہٕ اَنُن لایق کِہیٖنۍ اِتھٮ۪ن پرٛوڈَکٹَن گژھن بین کَرٕںۍ یِم پرٛوڈَکٹہٕ نہٕ اَصٕل آسان کِہیٖنۍ اِتھٮ۪ن وٮ۪بسایٹَن گژھن بین کَرٕنۍ یِم اِتھۍ پرٛوڈَکٹہٕ یِم اِتھۍ پرٛوڈَکٹہٕ چھِ کٕنان یُس یِم پرٛوڈَکٹہٕ یُس یہِ ہینٛڈ بیگ اوس گۄڈٮ۪تھٕے آو مےٚ امیُک کَلَر غلط یُس مےٚ وۄزُل رنٛگ اوس کوٚرمُت آرڈَر یہِ آو مےٚ سبٕز رنٛگ یُس نہٕ بلکل تہِ تیُتھ اوس کِہیٖنۍ یُتھ یہِ ہینٛڈ بیگ مےٚ آرڈَر اوس کوٚرمُت امہِ ہینٛڈ بیگُک شیپ تہِ ٲس نہٕ تِژھ کِہیٖنۍ یہِ اوس امیُک یُتھ اَتھ ہم اَسہِ ہاونہٕ اوس آمُت امہِ ہینٛڈ بیگُک اَتھ ٲس نہٕ تیوٗتاہ سایز تہِ نہٕ کِہیٖنۍ کہِ اَتھ منٛز ہٮ۪کہٕ ہا بہٕ چیٖز ژور تھاوِتھ یِم ژُشوَے مَسا مَسا چھِ اَتھ منٛز اِنسان ہٮ۪کان فون تھٲوِتھ بیٚیہِ کینٛہہ پونٛسہٕ تھٲوِتھ یہِ ہینٛڈ بیگ چھُ واریاہ گھٹیا ہینٛڈ بیگ اِتہٕ اِتھٮ۪ن پرٛوڈَکٹَن ہٕنٛز چھَس نہٕ بہٕ چھَس نہٕ بہٕ ہٮ۪کان بہٕ چھَس نہٕ یَژھان کِہیٖنۍ کہِ سٲنِس عوامَس گژھِ اِتھٮ۪ن پرٛوڈَکٹَن سۭتۍ عزاب واتُن بہٕ چھَس یژھان کہِ یہِ پرٛوڈَکٹہٕ کٔرِو یہِ گژھِ یُن بین کَرنہٕ تِکیٛازِکہِ پرٛوڈَکٹہٕ چھُ واریاہ گھٹیا پرٛوڈَکٹہٕ یہِ پرٛوڈَکٹہٕ چھِنہٕ بلکل تہِ نہٕ اَصٕل پرٛوڈَکٹہٕ کِہیٖنۍ اَتھ ہینٛڈ بیگَس دۄن دۄہَن استعمال کَرنہٕ باپَتھ بعد آیہِ امہِ ہینٛڈ برٛیکٕکۍ ہینٛڈ بیگٕکۍ رَنٛدٕ رَنٛدَکھ نیٖرِتھ یِم صرف استعمال کَرنہٕ باپَتھ امیُک ٹٮ۪کٕسچَر تہِ چھُنہٕ اَصٕل کِہیٖنۍ امیُک رنٛگ تہِ چھُنہٕ اَصٕل کِہیٖنۍ امیُک میٚٹیٖریَل تہِ چھُنہٕ اَصٕل کِہیٖنۍ یہِ چھُ واریاہ گھٹیا ہینٛڈ بیگ بہٕ چھَس یَژھان کِنہٕ امہِ ہینٛڈ بیگُگ گژھِ مےٚ رِفنٛڈ یِن کَرنہٕ